کۄپور ضلعہٕ چھُ گورمیٚنٹَس واریاہ شُکُر گُزار زِ تِمو تھوُکھ سٲنِس ڈِسٹرٛکس منٛز ہیٚلٔتھ کِیر سِسٹم یانے زَن صحت یاب گژھنٕکۍ سِسٹم یِم زَن میڈِکٕل فیسلٹیٖز ٲسۍ یمہٕ یِم زَن میڈِکل فیسَلٹیٖز ٲسۍ یِم آ آ ہیٚلٔتھ کِیر سِسٹم چھُ دِوان تِمو منٛز چھُ اکھ بوٚڈ چیٖز اکھ یُس ایٚمبُلنس چھِ أمۍ پرٛوایِڈ کران ایٚمبُلنس چھُ یُس اَسہِ مدتھ چھُ دِوان سُہ چھُ اَسہِ دِوان واریاہ یِمو لۄکٹیو گامو پیٚٹھ یا آ ڈِسٹرکٹ کۄپوٲرۍکیٛو لۄکٔٹیو گامو پیٚٹھ سووُر واتناونَس منٛز اسہِ مدتھ کران یُس زَن جلدٕے جلدٕے ہیٚکو أسۍ سووُر واتنٲوِتھ تٔمۍ تہٕ کٲنٛسہِ ہٕنٛز جان ہیٚکہِ بٔچِتھ یُس بیٚیہِ کٲنٛسہِ ڈاکٹرس ڈاکٹر صٲب چھُ آسان تِم چھِ اَسہِ نیٚبرٕ پیٚٹھ آسان شہرٕ پیٚٹھ آسان باقین جاین پیٚٹھ آسان کۄپوٲرۍ ڈِسٹرکَس منٛز مدتھ کران پَنُن پَنٕنۍ محنت کران تہٕ کۄپوٲرۍ ڈِسٹرک سٕنٛز بیٚہبوٗدٕ باپَتھ اَسہِ مدتھ کران اَگر اَسہِ کانٛہہ تہِ چیٖز ضروٗرت آسہِ دواہ یا کانٛہہ چیٖز چھُ تِم چھِ اَسہِ مدتھ کران تہٕ اَصٕل پٲٹھۍ کَتھ باتھ ہسپا ہسپَتالَن منٛز کران آ یُس ہیٚلٔتھ کِیر سِسٹم سٲنِس کۄپوٲرِس ڈِسٹرکَس منٛز چھُ یہِ چھُ واریاہ بہتریٖن تہٕ اَکہِ قٕسمہٕ چھُ بہتریٖن یہِ کہِ اَسہِ چھُنہٕ مُشکِلاتن ہُنٛد سامنہٕ پیوان کرُن کیٚنٛہہ أسۍ ہیٚکو نٔزدیٖکی ہیٚلٔتھ کِیر ڈِپارٹمیٚنٛٹَس نِش گٔژِھتھ تہٕ أسۍ ہیٚکَو پَنٕنۍ یِم یِم اَسہِ مُشکِلات آسَن پَنٕنۍ بیمارۍ آسہِ تٕم ہیٚکو أسۍ تِمن ؤنِتھ تِم ہیٚکو أسۍ تِمن ؤنِتھ تہٕ اَسہِ چھَنہٕ زیادٕ دوٗر باقین جاین گژھنٕچ ضروٗرت پیٚوان کِہینٛۍ نہٕ یُس یہِ بیٚیہِ یِم اَسہِ یِم کُنہِ ساتہٕ چھِ آسان یِم پرٛیٚگننٹ یِم ماجہِ چھِ آسان تِمن چھُنہٕ تیٛوٗت ٹایم آسان کِہیٖنٛۍ تِمن چھُ پیٚوان جلدٕے جلدٕے اَسہِ او میڈِکل فیلَسٹیٖز پرٛوایڈ کرنہِ پَتہٕ یِمن ڈاکٹر صٲب چھُ آسان یا باقٕے یِم میڈِکل سِٹاف چھُ آسان تٔمۍ چھ واریاہ مدتھ کران اَسہِ اَتھ چیٖزَس منٛز اَنجام دِنَس منٛز تٔمۍ چھِ واریاہ محنت کران اَتھ چیٖزس اَنجام دِنَس منٛز یِم باقٕے تہِ چھِ آسان تِم بُزرٕگ چھِ آسان اسہِ چھُنہٕ واریاہ مدتھ کران ہیٚلٔتھ کِیر فیسَلٹی أسۍ چھِ سیٚٹھاہ شُکُر گُزار یہِ گورمیٚنٛٹَس زِ اَسہِ چھِ یِم سہولِیات سٲنۍ ڈِسٹرکَس منٛز دٔستیاب تھاومَژٕ یُس یہِ نیو فِیر ڈیٖل میڈِکیٹ دواہ دُکان چھُ کۄپوٲرسن کۅپوٲرۍ ڈِسٹرکَس منٛز یہِ چھُ اَسہِ واریاہ مدتھ کران کہِ اَتہِ چھُ پرٛتھ کانٛہہ دواہ موٗجوٗد آسان اَسہِ چھُنہٕ پیٚوان وۅنۍ نیٚبر گژھُن دواہ اَننہِ کیٚنٛہہ زِ یِمو سۭتۍ پرٛتھ کانٛہہ دواہ پَننٕسےَ ڈِسٹرکِس پَننٕسے وانَس منٛز موٗجوٗد تھوٚومُت تہٕ اَسہِ چھُنہٕ پیٚوان مُشکِلاتن ہُنٛد سامنہٕ کَرُن کیٚنٛہہ اَسہِ چھُنہٕ نیٚبر پیٚوان گژھُن کیٚنٛہہ یَتھ خٲطٔرٕ اسہِ گۅڈٕنیٚتھ کِراے ٲسۍ ضروٗرت پوٚنٛسہٕ پیٚوان ضروٗرت بیٚیہِ اوس نَفر سُہ کَرُن گۄڈٕ تٔمِس اوس ہَفتہٕ لاگُن تہٕ اَسہِ چھُ پیٚوان یہِ کۄپوور کیٚن ضعلَس منٛز گژھُن ییٚتہِ زَن اَسہِ یِم سہوٗلِیات یِمو فیر ڈیٖل میڈِکل کِٹن دٔستِیاب چھِ تھاومٕژ تہٕ أمۍ چھِ اَسہِ مدتھ کران پرٛتھ کانٛہہ دواہ أتی تھوٚومُت پرٛتھ کانٛہہ دواہ دِنَس منٛز ییٚمہِ سۭتۍ اَسہِ مَشِکِلاتن ہُنٛد سَامنہٕ چھُ پیٚوان کرُن کیٚنٛہہ تہٕ نیٚبر باقین جاین دواہ اَننہٕ خٲطرٕ پیٚوان گژھُن کیٚنٛہہ